وَعیلکُم اَسلام اَسلام علیکُم اَصٕل پٲٹھۍ ٹھیٖک پٲٹھۍ تُہۍ چھِو ٹھیٖک کٕم حظ چھِو تُہۍ کَتہِ پٮ۪ٹھ چھِو تۄہہِ کیٛازِ کوٚروٕ فون خیرت

ہاں بنَن ہَے تُہۍ کٔرِو سٲنِس شاپس پٮ۪ٹھ اَکہِ لٹہِ وِزِٹ تُہۍ وُچھِو یہِ تۅہہِ ضروٗرت آسٮ۪و تہِ نیرِ اَسہِ چھ وارِیاہ ویریٹی ییٚتہِ یُس یُس تۄہہِ ضروٗرت آسٮ۪و وارِیاہ یِم چھِ اَسہِ اَتھ کیٛاہ وَنان ڈِزایِن تُہۍ کٔرِو تِم شاپس پٮ۪ٹھ اَکہِ لٹہِ وِزِٹ تُہۍ وُچھِو کیٛاہ کیٛاہ یہِ تۅہہِ لگٮ۪و آ تہٕ تہِ ہیٚکِو تُہۍ نِتھ تُہۍ یِیِو یور اَکہِ لٹہِ آ آرِکامہِ دار سوزنی آرِ کامہِ دار تِلا ؤرٕک سٲلِم کیٚنٛہہ چھُ ییٚتہِ ایٚویلیبُل کِہیٖنۍ پرواے آ آ قۄراب دارٕ تہِ چھِ اَسہِ سون پیج چھُ یَتھ پٮ۪ٹھ اِنسٹاہس پٮ۪ٹھ تہِ بہٕ ہٮ۪کو تۅہہِ سٮ۪نٛڈ کٔرِتھ تُہۍ ہیٚکِو تَتھ پٮ۪ٹھ اَسہِ تہِ چھُ شاپ صفا پورا کۄلپورا نِیر جلوکا باغ

آ آ تَتہِ تٔتھی آس پاسٕے چھُ سون شاپ

آ چلو چلو چلو ٹھیٖک ٹھیٖک چھُ کِہیٖنۍ چھُنہٕ پرواے اَسہِ نِش چھُ پرٛتھ کیٚنٛہہ ایٚویلیبُل اَدٕ سا ٹھیٖک چھُ